ہیلو السلام علیکُم اَصٕل پٲٹھۍ تہٕ تُہۍ چھُو حظ ٹھیٖک اۭں ؤنِو حظ تۄہہِ اوسُو نہ حظ اوٚنمُت ترٛاموٗ بانہٕ ما چھُو کیٚنٛہہ اَہن حظ اۭں تۄہہِ کیٛاہ کیٛاہ حظ چھُو ضُروٗرت کیٚنٛہہ نہٕ حظ چھُنہٕ کَنکرٛیٖٹ سَماوار حظ چھِ تُہۍ حظ ییٖزیو تہٕ پَتہٕ حظ وُچھزیو دُکانَس پٮ۪ٹھ آ جمعہ دۄہ حظ جمعہ دۄہ حظ چھِ چھُٹی آسان بَٹہٕ وَار دۄہ حظ ؤسۍزیو تُہۍ اَدٕ حظ السلام علیکُم